مےٚ اوس اوٚنمُت اَکہِ دۄہ سِٹال سُہ اوس اصٕل واریاہ اصٕل اوس سُہ پَتہٕ کٔر مےٚ تَتھ کٲم ٲں سُہ لوگ مےٚ لگ بھگ دۄن ترٛیٚن ؤرِۍ ین لوگ مےٚ سُہ اوس واریاہ اصٕل کوالٹی ٲس تَتھ پَتہٕ لوگ مےٚ سُہ سُہ گوٚو مےٚ اَکہِ دۄہ پَتہٕ کِلِس منٛز بنٛد سُہ ژھیٛون مےٚ تَمیٛک روٗد مےٚ واریاہ زیادٕ اَفسوٗس واریاہ زیادٕ اَفسوٗس خیر وۄنۍ تَتھ اوس ژھیٚنُن تہٕ سُہ ژھیٛون ٲں تَمہِ پَتہٕ چھِ مےٚ کٔرمٕژ کٲم اسہِ چھُ ییٚتہِ دُکاندار اَکھ تٔمِس چھُ ناو فیاض فیاضَس نِش اوٚن مےٚ پَتہٕ اَپَر تتہِ اوٚن مےٚ اَپَر سُہ اوس سَتَن ہَتَن مطلب کیٛاہ وَنہو بہٕ تۄہہِ سُہ کوٗتاہ واریاہ اصٕل مٹیٖریَل اوس تَتھ واریاہ اصٕل کوالٹی ٲس سُہ تَتھ ٲسۍ واریاہ اصٕل کوالٹی مگر تَتھ گٔے مےٚ اَکھ چیٖز کٲم مطلب سُہ لوگ مےٚ پٲنٛژَن شیٚن ؤرۍ ین لوگ مےٚ سُہ کَنٹِنِو کَنٹِنِو لوگ مےٚ سُہ پَتہٕ گٔے مےٚ پانسٕے اَکھ پرٛابلِم مےٚ مطلب کھوٚت پَتہٕ مطلب نا پھۄکھ ہیٛو کھوٚت مےٚ پتہٕ گٔے مےٚ کٲم پَتہٕ ٲں ٲں گوٚو مےٚ سُہ ٹایِٹ سۄ ٲس نہٕ مطلب اَپرُک پرٛابلِم ٲس نہٕ سۄ کِہیٖنۍ سۄ ٲس مےٚ پَنٕنۍ پرٛابلِم بہٕ گٔیٚیَس موٚٹ تہٕ سُہ گوٚو مےٚ ٹایِٹ خیر سُہ چھُ مےٚ وُنہِ تہِ وُنہِ تہِ چھُ مےٚ سُہ تیٛوٗتاہ اصٕل تیٛوٗتاہ اصٕل تیٛتھ اصٕل چیٖزٕے چھُنہٕ مےٚ مِلیٛومُت مطلب زانٛہہ کُنہِ تہِ دُکان پٮ۪ٹھ تَمہِ پَتہٕ کٔر مےٚ کٲم تَمہِ پَتہٕ اوٚن مےٚ کُرتہٕ اَکھ کُرتہٕ مطلب یہِ چھیٚس بہٕ سیٖریَسلی وَنان پَتہٕ اوٚن مےٚ پانَس کُرتہٕ سُہ اَنے مےٚ کَزنَس نِش آ سُہ اوٚن مےٚ ساسَس رۄپیَس پَتہٕ کٔر مےٚ کٲم ٲں مطلب سُہ اوس واریاہ اصٕل سُہ اوس واریاہ زیادٕ اصٕل سُہ نیٛوٗ مےٚ تَتھ فرٛیٚنٛڈ تٔمۍ ووٚن دوٚپُن یہِ چھُ اصٕل تہٕ بہٕ کَرٕ کٲم ٲں یہِ نِم بہٕ آزٕ ٲں مےٚ دوٚپُس ٹھیٖک چھُ نہِ ژٕے ٹھیٖک اوس تٔمۍ نیٛو پَتہٕ سُہ ٹاپ اوس تَتھ اصٕل پَتہٕ کٔر مےٚ کٲم پتہٕ یتھُے مےٚ ٹاپ کوٚر نَہ تَتھ یہِ ٲں کوٚر نَہ مےٚ ٲں ٹاپ اوس تَتھ اصٕل خیر تہٕ تمیٛک اوس وۄنۍ سَہلٕے بہٕ ٲسٕس ٲں مطلب صبحٲے ٲسٕس بہٕ ریٚڈی ٲں بہٕ ٲسٕس نیرنہٕ خٲطرٕ ریٚڈی مےٚ کٔر کٲم مےٚ دوٚپ نیرنہٕ وِزۍ تَمہِ برٛونٛٹھ اوس نہٕ پاوَر کِہیٖنۍ تہِ مےٚ درٛاس نَہ نیٚبر مےٚ دوٚپ بہٕ کَرٕ کٲم بہٕ کَرٕ اَتھ پرٛیٚس بہٕ چھیٚس کَزٕن برٛدَر چھُ مےٚ فون فون کَران مےٚ دوٚپ تٔمس یِین پاور تہٕ بہٕ کَرٕ کٲم مےٚ چھُ یَتھ پرٛیٚس کَرُن مےٚ تُل تہٕ لوگ پرٛیٚس پریٚس کَران کَران مٔمی چھِ أتی میٛٲنۍ مٔمی چھِ أتی ٲں مےٚ لوگ پرٛیٚس کَرُن بَس ٲں مےٚ ہیٚژیٚاو نٔرۍ مطلب وۄنۍ ہیٚژیٛاو نَہ مےٚ نٔرِس پرٛیٚس کَرُن تَتھ ووٚتھ نوٚرُے تھوٚد مےٚ کوٗتاہ مُشکِل گوٚو مطلب مےٚ اوس سُہ پانہٕ تَمہِ دۄہ فٔرسٹ ٹایم نیٛن لٲگِتھ پِکنِک مےٚ کوٗتاہ افسوٗس گوٚو تَمہِ دۄہ خۄدایا مےٚ دوٚپ واے خۄدایا یہِ کمہِ شوقہٕ اَنیٛاو مےٚ تہٕ یہِ کمہِ شوقہٕ اَنیٛاو مےٚ تہٕ تَتھ گٔے مگر مےٚ پرٛابلِم ٲں سُہ ژھیٛون مےٚ ژھیٛون نہٕ کیٚنٛہہ سُہ ٲں سُہ ژھیٛون نہٕ مےٚ کیٚنٛہہ تَتھ گٔے کٲم سُہ دوٚد نٔرِس نِش پَتہٕ نیٛو مےٚ سُہ بیٚکہِ مَطلب ییٚتی سٕژس أکِس نِش تٔمِس ووٚنم مےٚ دۄپمَس یہِ دِ مےٚ شیٖرِتھ تٔمۍ دیٛت مےٚ سُہ شیٖرتھ سُہ گوٚو نہٕ اَصلٕے تہِ نہٕ پَتہٕ دیٛت پیٛو مےٚ بیٚیِس ٲں سُہ مطلب سۄ ٲس ٲں ٲں لیڈی ٲس سۄ سۄ ٲس تٔمِس ووٚن مےٚ دوٚپمَس یہِ دِ مےٚ شیٖرِتھ تہٕ تٔمۍ تہِ شیٛوٗر سُہ مگر شوٗرُن نہٕ اصٕل کِہیٖنۍ مےٚ آو نہٕ سُہ پَسنٛدٕے پَتہٕ آو مےٚ آیڈیا اَکھ مطلب تٔمۍ کۭژاہ ٹیٚنشَن تُجۍ مےٚ تٔمۍ ٲں ییٚمۍ ٹاپَن میٛانہِ خۄدایا بہٕ ٲسٕس وَنان یہِ اوٚن مےٚ مطلب یہِ اوس اصٕل مےٚ ووٚن تَمہِ دۄہ ساروٕیو دوٚپُکھ یہِ چھُے ژےٚ واریاہ واریاہ اصٕل تہٕ ٲں یہِ چھُے ژےٚ شوٗبان تہِ اصٕل مےٚ گٔے تَمہِ دۄہ ٹیٚنشَن پریشٲنی پَتہٕ آو مےٚ اَکھ دیٚماغَس منٛز اَکھ آیڈِیا مےٚ کٔر کٲم مےٚ دوٚپ پاناہ ٲں اَتھ کٔر مےٚ کٲم پَتہٕ وٲٹۍ مےٚ تَتھ تِم نٔرۍ زٕ وَللہ وَللہ مےٚ مطلب لاگان تہٕ بیٚکہِ دۄہ گٔے مےٚ کٲم بیٚکہِ دۄہ چھیٚس بہٕ کَران یَتھ ٲں زوٗل فِراق میروٗن کَلَر اوس یہِ مےٚ گٔے نا اَکھ اِنسِڈیٚنٛٹ وُنہِ چھُ مےٚ بیٛاکھ بیٚکہِ سۄ چھیٚس بہٕ کَران کٲم اوس مےٚ اَکھ یہِ فِراق کیٛاہ اوس مےٚ فِراق لٲگِتھ لٲگِتھ نہٕ کیٚنٛہہ تَتھ اوس مےٚ پریٚس کَرُن پَتہٕ کٔر مےٚ کٲم یُتھُے مےٚ تَتھ پرٛیٚس کوٚر ٲں مےٚ ووٚن بھیَن دوٚپُن نَہ یہِ دَزی مےٚ باسان یہِ دزِ مےٚ دوٚپس نَہ یہِ تیٚلہِ آسہِ ہا یہِ گۄڈٕے دوٚدمُت کیٛاہ یہِ یُتھُے مےٚ تَتھ پرٛیٚس لوگ تَتھ ووٚتھ نیٚصفہٕ چھَلٕے تھوٚد کیٛاہ تَتھ ؤژھ نیٚصفہٕ چھَلٕے تھوٚد چھیٚس بہٕ وَدان تَتھ بہٕ کوٗتاہ چھیٚس ودان مےٚ دوٚپ واے خۄداے میٛانہِ میانیٚن پَلوَن کیٛاہ چھُ گژھان یہِ خۄداے ژٕ وُچھ بہٕ چھیٚس شوقہٕ سان چھیٚس بہٕ اَنان میٛانیٚن پَلوَن کُس یروٕنۍ ناو چھِ گژھان بَس چھیٚس بہٕ وَدان پَتہٕ ووٚن مےٚ اُبوٗجین دوٚپُن ژٕ کیٛازِ چھیٚکھ وَدان بیٛاکھ بَنہِ نا زَن چھیٚے ژےٚ پَلوَن ہنٛز کٔمی مےٚ دوٚپمَس نَہ یہِ کیٛازِ گژھان میٚے یوت سۭتۍ بہٕ چھیٚس مطلب ٲں کمہِ شوقہٕ چھیٚس بہٕ اَنان پانس پَلوٚو مےٚ چھَنہٕ ٹوٹلی چھَنہٕ مےٚ گژھان وۄنۍ کیٛاہ کَرٕ بہٕ وۄنۍ کیٛاہ کَرٕ بہٕ پَتہٕ ووٚن مےٚ ابوٗجیَن ما ہےٚ ٹیٚنشَن پتہٕ ودان ودان چھیٚس بہٕ وَنان بہٕ چھیٚس وَنان بہٕ کیٛاہ کَرٕ وۄنۍ ٲں یہِ ابوٗجیَن ووٚن مےٚ دوٚپن ما ہےٚ ژٕ ٹیٚنشَن کِہیٖنۍ بیٚیہِ تہِ بَنہِ نا یہِ چھُ آسان خۄداے سٕنٛدۍ طرفہٕ یہِ چھُ آسان ووتمُت خۄداے سٕنٛدۍ طرفہٕ تہٕ تٔمے چھُے ژےٚ یہِ گژھان ٲں بَس مۄکلیٛاو نا یہِ تہِ بَس ٲں بیٚیہِ دۄہ أنۍ مےٚ ٲں بیٚکہِ دۄہ اوٚن مےٚ بوٗٹھ کیٛاہ اوٚنُم بوٗٹھ بوٗٹھ لاگان لاگان کیٛاہ چھُ مےٚ گژھان ٲں یُتھُے مےٚ لوگ نا یہِ چھُ مےٚ ٹھیٖک بس یُتھُے مےٚ مےٚ اوس پوپھی ہُنٛد گژھُن بہٕ گیٚیَس نا یہِ یُتھٕے مےٚ لاگان چھیٚس نا بہٕ یتھٕے یہِ چھُ مےٚ تیٛوٗتاہ کھوٚل گوٚمُت یہِ چھُ تیٛوٗتاہ اَکھ کھوٚل گوٚمُت بہٕ چھیٚس وَنان بہٕ کیٛاہ کَرٕ وۄنۍ ییٚتھ کیٛاہ گوٚو مےٚ یہِ بَس چھیٚس ٲں بَس پَتہٕ کٔر مےٚ کٲم بہٕ چھیٚس وَنان وۄنۍ کیٛاہ کَرٕ بہٕ وۄنۍ کیٛاہ کَرٕ بہٕ ٲں تٔمی ووٚن دوٚپُن مےٚ دوٚپ ہُمَن مطلب پوپھی ہنٛدیٚن ووٚن مےٚ دوپمَس ہے مےٚ کیٛاہ گوٚو ییٚتھ یہِ بوٗٹَس یہِ اوس نٔے مےٚ راتھ فِٹ ییٚتھ کیٛاہ گوٚو مےٚ یہِ پتہٕ دوٚپُکھ یہِ چھَنہٕ کوالٹی ٲسمٕژ اصٕل کِہیٖنۍ تہِ سۄ ٲس نہٕ کوالٹی اصٕل کِہیٖنۍ تہِ ٲں پَتہٕ ٲں چھِ تَتہِ پٮ۪ٹھ مےٚ خران وۄنۍ بوٗٹھ لاگُن وۄنۍ کیٛاہ کَرٕ پَکناوو فِراق سوٗٹ پانٛژھ أنۍ مےٚ مطلب سیٖریَسلی چھُ یہِ سیٖریَسلی چھیٚس بہٕ یہِ وَنان ٲں فراق سوٗٹ پانٛژھ أنۍ مےٚ پتہٕ بَس تم ترٛٲے مےٚ سٕژَس نِش نش سُیِتھ أمِس ووٚن مےٚ دوٚپمَس تھوڑا سُیہِ زِ خٔلی خٔلی یُتھے مےٚ أمۍ یِم دِتۍ نا خۄدایا یہِ بہٕ چھیٚس وَنان لبَن چھٔکۍ مےٚ یِم لَبن ٹھُکۍ مےٚ یِم فِراق سوٗٹ ہے تِم چھِنہٕ مطلب تھوڑا تھوڑا سا بھی ٲسۍ نہٕ تِم اصٕل ٹوٹلی ٲسۍ نہٕ تِم اصٕل کِہیٖنۍ تہِ ٲں بہٕ مطلب بہٕ کوٗتاہ چھیٚس ودان مےٚ چھُ صرف گژھان ودنَس کُن یُتھُے مےٚ پَلوَن آسہِ نا کیٚنٛہہ پرٛابلِم مےٚ چھُِ گژھان صرف ودنَس کُن بہٕ چھیٚس تیٛوٗت ودان مےٚ کیٛاہ کوٚرمُت أمۍ یِم پَلوَن پٲنٛژھ فراق سوٗٹ کٔرۍ مےٚ تٔمۍ تباہ پٲنٛژھ فراق سوٗٹ کٔرۍ مےٚ تٔمۍ تَباہ پتہٕ بَس میٛانہِ مٔمی ووٚن أمِس دوٚپنیٚس ژےٚ کیٛاہ کوٚرُتھ أمِس یمن پَلوَن یہِ چھِ تیٛوٗتاہ ودان ٲں ژٕ وُچھ ژےٚ کیٛاہ چھُے یِمن پَلوَن کوٚرمُت أمِس دوٚپُن یہِ کیٛاہ چھِ اَتھ وَنان ٲں دوٚپُن دوٚپنیٚس أمی دیٛت مےٚ یہِ میجَرمیٚنٛٹ مےٚ ووٚنمَس میجَرمیٚنٛٹ دیٛتمٔے ژےٚ مےٚ ژٕ وُچھ یہِ اگر مےٚ یہِ میجَرمیٚنٛٹ آسہِ میجَرمیٚنٛٹ حِسابَس منٛز آسہِ تہٕ تیٚلہِ گٔے کَتھ ژٕ وُچھ تہٕ ییٚلہِ میجرمیٚنٛٹ حِسابَس منٛز آسیٚن ییٚلہِ تٔمۍ چیٛک کوٚر نا دوٚپُن سواری ہو یہِ شَلوار تِتیٛاہ ٹایِٹ سُیمٕتۍ ٲں یِمن تھایزن مےٚ دوٚپمَس ژےٚ کیٛاہ ژےٚ کیٛاہ مےٚ یہِ ژٕ وُچھ ژےٚ کیٛاہ چھُے مےٚ یہِ کوٚرمُت اکہِ کِلرٕکۍ اۭں بیٚیہِ کَلرٕکۍ مطلب تِم آسۍ نہٕ سَجٲنی ٲسۍ نہٕ تِم سَجان کہیٖنۍ پَتہٕ پتہٕ کٔر مےٚ کٲم سُہ ٲس تھوڑا اصٕل ٲں زٕ مطلب ژور گٔے مےٚ انٛد ہیٚتھ انٛد ہیٚتھ گٔے مےٚ پَتہٕ کٔر مےٚ کٲم مطلب ٲں پانٛژن ہتَن اوٚن مےٚ بیٛاکھ پانٛژن ہتن پانٛژھ ہتھ یُتھُے مےٚ مطلب اکُے اوٚن نہٕ مےٚ کیٚنٛہہ مےٚ أنۍ اکھ زٕ ترٛے سوٗٹ مان ژٕ زٕ سوٗٹ أنۍ مےٚ پتہٕ ماشاء اللہ واریاہ زیادٕ اصٕل تِم چھُ تیٖتۍ اصٕل تہٕ بہٕ ہیٚکہٕ نہٕ سوٗنٛچتھٕے تِم کۭتیٛاہ اصٕل درٛٲی مےٚ پتہٕ گٔے کٲم ٲں پانٛژن ہتن نا تم تِم گٔے مےٚ واریاہ زیادٕ اصٕل ٲں وۄنۍ گٔے کٲم وۄنۍ آو اوترٕ آو بیٚیہِ سیلہِ وول سُہ چھُ سیل بیٛاکھ فراق سوٗٹ ونہِ چھَنہٕ پَتہ کیٚنٛہہ سُہ کیٛتھ نیرِ اَلبتہ یِم مےٚ تَمہِ پَتہٕ برٛونٛٹھ ٲسۍ نا ہیٚتمِتۍ پانٛژھ ٲں یہِ تِم ٲسۍ مےٚ واریاہ اصٕل تِم چھِ واریاہ اصٕل اَکھ لوگ مےٚ تِمو منٛز گھرِ تہٕ بیٛاکھ چھُ مےٚ تھومُت ؤنہِ یتھے کٔنۍ مےٚ دوٚپ یہِ لگہِ مطلب واریاہ اصٕل واریاہ اصٕل تیٛوتھ اصٕل ٲں سُہ چھُ پانٛژَن ہَتَن میٛانہِ بیٚنہِ ہیٛونٛد تہِ چھُ پانٛژَن سۄے تُل واریاہو کوریٛو سُہ تُل بَس بیٛاکھ زٔنۍ ٲسۍ وَنان وٲے بہٕ تُل ہا چیٛون ہیٛو تہٕ مَگر یہِ أمس چھیی نہٕ مےٚ دوٚپمَس بہٕ تہِ ہیٚکٔے نہٕ بہٕ اَدلہٕ بدلہٕ تُلِتھ وۄنۍ کِہیٖنۍ تہِ تہٕ ژٕ کرٕ کٲم ژٕ تل بَدلٕے تٔمۍ تُلٕے نہٕ پَتہٕ بہٕ کیٛاہ کرٕ ہاس پَتہٕ یَتھ منٛز تہِ شکر یہِ چھُ میٛانہِ قٕسمت تھوٚمُت خۄداین واپس کِہینۍ تہِ بوٗزتھہٕ پتہٕ گٔے کٲم تہٕ وُنہٕ ترٛٲی نہٕ مگر تِم سُوٕنۍ ٹوٹلی کہیٖنۍ تہِ أسۍ ٲسۍ ژوٗنٛٹھۍ والان اۭں تہٕ وۄنۍ کٔر مےٚ کٲم ٲں ژوٗنٛٹھۍ ٲسۍ أسۍ وال